آ مےٚ چھُ بِلکُل کوٚرمُت یوٗز آٹومیٹِک ٹرانسلیشَن جیسے کہِ أسۍ چھِ کَران ڈکشنٔری پؠٹھ یوٗز أسۍ چھِ اُردُوَس منٛز کانٛہہ وٲڈ دِوان پَتہٕ نیران تَمیُک میٖنِنٛگ اِنگلِشَس منٛز یا اِنٛگلِشَس منٛز کَران کانٛہہ وٲڈ یوٗز تَمِچ میٖنِنٛگ چھِ نیران اُردوَس منٛز گوٗگٕل میپ چھِ وٕنکؠن ساروٕے کھۄتہٕ زیادٕ نؠسسٹی أکِس انسان سٕنٛدِ خٲطرٕ أکِس ایٚجوکیٹڈ اِنسان سٕنٛدِ خٲطرٕ ٹایم بَچاونَس منٛز چھُ یہِ واریاہ مَدد کَران یا کانٛہہ جایہِ کُنہِ جایہِ چھُ اَسہِ آسان گژھُن اَسہِ چھےٚ نہٕ آسان تَمہِ جایہِ ہٕنٛز لوکیشن ایٚگزیکٹ لوکیشن پتہ کیٚنٛہہ یِم ہسا چھِ مَدد کران اِنسانَس کُنہِ پرٛؠتھ کُنہِ ڈیسٹنیشنہِ پؠٹھ آلموسٹ پرؠتھ کُنہِ ڈیسٹنیشنہِ پؠٹھ واتنَس تِم یِم گوٗگٕل میپ ہَسا چھِ ایٹ لیٖسٹہٕ یِم چھِ واریاہ ایٚکوٗریٹ زیادٕ ہؠکو نہٕ یِمَن ایٚکوٗریٹ ؤنِتھ کینٛہہ کُنہِ ساتہٕ چھِ یِم اِنسانَس گول گول گول گول أکسٕے لوکیشنہٕ پؠٹھ گُماوان تہٕ وۄنۍ ہسا پھر بی چھِ یِم واریاہ ایٚکوریٹ یِم گوٗگٕل میپ